یُس سون ڈِسٹِرٛک چھُ کُلگام ڈِسٹِرٛک اَتھ منٛز چھُ واریاہ اَصٕل جایہِ یوٚت مطلب اِنسان گٔژھِتھ ہیٚکہِ نَژنہِ ہیٚکہِ چَکرَس ہیٚکہِ گٔژھِتھ ٹیوٗرِسٹ پٕلیس چھُ یَتھ منٛز اَکھ اَہم پٕلیس چھِ یِوان سُہ گوٚو اَہربل واٹَر فال تہٕ سُہ چھُ واریاہ اَصٕل آبہٕ چھوٚل مٲنِو تُہۍ چھو تَتہِ سُہ سُہ چھُ واریاہ اَصٕل آبہٕ چھوٚل تَتہِ واریاہ تھَزرٕ پٮ۪ٹھ وَسان آب تہٕ صاف آب چھُ تہٕ تَمہِ ہیوٚر چھِ یۄس جاے چھِ ییٚتہِ پٮ۪ٹھ آب وَسان چھُ تَتھ چھُ وَنان کوثَر ناگ کوثَر ناگ چھُ واریاہ تھَزرَس تور چھَنہٕ گٲڑۍ وٲڑۍ گژھان کِہیٖنۍ تور چھُ پایدَل پٮ۪وان گژھُن أڑِس پٮ۪وان کھسان گاڑِ منٛز تہٕ أڑِس چھِ پٮ۪وان گُرِس وُرِس پٮ۪ٹھ اگر اِنسان کھَسہِ تہٕ مگر عام لٕکھ چھِ ییٚلہِ کھَسہِ کانٛہہ کھَسان چھِ تور پَایدَلٕے تَتہِ چھُ ناگ یَتھ وَنان چھِ کوثَر ناگ تہٕ تَمیُک آب چھُ واریاہ صاف آب سُے آب چھُ وَسان یُس اَہربَل کِنۍ چھُ وَسان یُس واٹَر فال کِنۍ چھُ بۄن وَسان تہٕ تٔتھۍ چھِ پَتہٕ بٕتھِ وِشوٗ پَکان تہٕ سۄ چھُ واریاہ اَصٕل جاے گژھنہٕ خٲطرٕ نَژنہٕ خٲطرٕ ٹیوٗرِسٹَن ہٕنٛدۍ خٲطرٕ تور چھِ یِوان واریاہ ٹیوٗرِسٹ بیٚیہِ چھِ تٔتھۍ سایڈَس یۄس جاے چھِ چھِرَنبَل چھِ تَتھ وَنان سۄ تہِ چھِ زَبَردَست جاے تہٕ تِم چھِنہٕ یہِ اگر سَنو یِتھ پٲٹھۍ سجاوان چھِ مطلب تَتھ کُن آو نہٕ زیادٕ مطلب تَوَجو دِنہٕ کیٚنٛہہ نَتہٕ آسہِ ہا تَتھ تور چھِ تِم تہِ جایہِ یوٚتَن یہِ مطلب ٹیوٗرِسٹ آسہِ ہَن واریاہ اَصٕل پٲٹھۍ واتان مگر تِمَن کُن چھُنہٕ زیادٕ تَوَجو یِوان دِنہٕ کِہیٖنۍ یُس منٛزگامَس ایریا چھُ یا دمہل سایڈَس ہیوٚر چھُ تور چھےٚ زَبردَست مطلب فارٮ۪سٹ کَوَر چھُ واریاہ اَصٕل ایریا چھُ تورٕ تہٕ مگر زیادٕ چھُنہٕ یِوان سَنٛبھالنہٕ کِہیٖنۍ یا تَپٲرۍ چھُ یُس آر چھُ وَسان یِہوٚے پٮ۪ٹھ چھُ وَسان یہِ کۄلہِ ہُنٛد یہِ نٔہِم کِنۍ چھُ سُہ وَسان یہِ آر یُس پٮ۪ٹھ چھُ وَسان اَہربَلُک واٹَر فالُک یہِ آب تہٕ یِم جایہِ چھِ تہٕ بیٚیہِ چھِ اَکھ زِیارت اَکھ یۄس مین ٹاوُن کۄلگامَس منٛز چھِ تہٕ سۄ چھِ سید سِمنانی یا رحمتہ اللہ علیہ تِہٕنٛز زِیارت چھِ تَتہِ تہٕ سُہ چھُ واریاہ زَبردست مطلب بُزَ بَڑٕ پایِکۍ بُزَرگ ٲسۍمٕتۍ تہٕ تور چھِ واریاہ مطلب واریاہ لٕکھ چھِ تور گژھان وۄرسہٕ چھُ ؤریَس منٛز تِہِنٛدِ اَکہِ دۄہ آسان کۄلگامہِ تہٕ تَمہِ دۄہ چھُ واریاہ لٕکھ گژھان تور شَب چھِ کَران یا تٕہَر چھِ نِوان یا بیٚیہِ تہِ چھِ کیٚنٛہہ مطلب نِیاز آسہِ کٲنٛسہِ کہِ یا کانٛہہ چھُ گژھان نَفُل پَڑان دُعا کَران تَتہِ نٮ۪ماز پَڑان واریاہ مطلب اَصٕل پٲٹھۍ چھِ یِوان مَناونہٕ سُہ وَرسہٕ تَمہِ دۄہ واریاہ جوشَس خروش سان چھُ یِوان مناونہٕ محبت سان چھُ یِوان مَناونہٕ واریاہ خوشی سان چھِ یِوان مَناونہٕ سُہ بیٚیہِ یِم اعتِقٲدۍ لٕکھ چھِ آسان تہٕ واریاہ زیادٕ چھِ کۄلگٲمۍ ڈِسٹِرٛکَس منٛز یِم مانان چھِ فالووَر چھِ یِمَن بُزرگَن ہٕنٛدۍ اَصٕل پٲٹھۍ مانان چھِ یِہِنٛدۍ یِم تہٕ یِم گژھان چھِ تور تہٕ سُہ چھِ واریاہ زَبردَست زٕ بٔڑۍ بار یہِ زِیارت چھِ تَتہِ تِم چھِ ٲسۍمٕتۍ واریاہ تھدِ پایہِ بُزَرٕگ تہٕ یِم چھِ یا کھی چھُ اَکھ ناگ تہٕ یہِ تہٕ تَتہِ چھُ یہِ وَنٛنہٕ چھُ یِوان کہِ شیخُ العالم رحمتہ اللہ علیہ ہُنٛد چھُ تَتہِ کیٚنٛہہ مطلب تِہِنٛدِ تِہُنٛد وابَستہ گی چھِ تَتھ ناگَس سۭتۍ تَتہِ تَتہِ تہِ چھُ واریاہ صاف تہٕ شِفاف آب آسان واریاہ رُت آب چھُ تَتہِ آسان اگر أسۍ وٕچھو تَتہِ ییٚکیٛاہ مطلب سرٛان چھِ کَرنہِ تور گژھان اگر کٲنٛسہِ کَشُن آسہِ یِوان تہٕ گَژھان چھِ تور کَشنہٕ وَشنہٕ خٲطرٕ کٲنٛسہِ چھِ پھٔلۍ نیران سُہ پھلُن وَلُن چھُ آسان تَمہِ موٗجوٗب چھِ گژھان لٕکھ تور بیٚیِس جایہِ چھُ تَتہِ ناگ اَکھ تَتھ چھِ وَنان تَتھ چھِ وَنٛنٕے سٮ۪سہٕ ناگ سُہ چھُ کایڈَرِ شِگَن پوٗرہ نِش سُہ ناگ تہٕ اگر کٲنٛسہِ سٮ۪سہٕ چھِ آسان یا کیٚنٛہہ چھِ آسان کَشُن وَشُن چھُ یِوان تہٕ تَتھ چھِ وَنٛنٕے کایڈَر سٮ۪سہٕ ناگ یا شِگَن پوٗر سٮ۪سہٕ ناگ تور چھِ گژھان لٕکھ تَتہِ چھِ کیٚنٛہہ مطلب رَب آسہِ یہِ سۄ متھَن یا اَتھَن ترٛاوَن آب واب تہٕ ییٚمِس یِم اعتِقٲدۍ چھِ آسان کیٚنٛہہ لُکھ چھِ آسان یِم یِمَن چیٖزَن پٮ۪ٹھ چھِ بَروسہٕ کَران تہٕ واریاہ چھِ تِم تہِ یِم وَنان چھِ اَسہِ چھِ فرق تہِ گٔمٕژ اَتہِ تہٕ گژھان تہِ چھِ واریاہَن فرق تہٕ یِم چیٖز چھِ یِم سٲنِس ڈِسٹِرٛکَس منٛز چھِ واریاہ اَصٕل تہٕ بیٚیہِ تہِ چھِ واریاہ جایہِ ییٚتہِ یوٚت اِنسان گٔژھِتھ ہیٚکہِ وٕچھِتھ ہیٚکہِ تہٕ یِم چھِ مین اِمپاٹٮ۪نٛٹ جایہِ شُکریہ